السلامُ علیکُم ٹھیٖک چھُو حظ اَہن حظ اَصٕل پٲٹھۍ تُہۍ چھُو نَہ سوموٗ سٕٹینٛڈ مَنیجَر

ٹھیٖک حظ چھُ دوٚپمَے حظ ییٚتہِ پٮ۪ٹھ گٲڑۍ کوٚت کوٚت چھِ گژھان اَتہِ پٮ۪ٹھ

اچھا ژورَن ٹایمِنٛگ کیٛاہ یِمن آسان

ٹھیٖک حظ چھُ یہِ ٹوٗرِسٹ پٕلیسَس پٮ۪ٹھ چھُوا تُہۍ گژھان ٹھیٖک چھُ پُلووم کِنۍ چھُ نَہ سوموٗ پکان کیٚنٛہہ ٹھیٖک حظ چھُ مےٚ اوس گژھُن اوٗرۍ اوس گژھُن یہِ ٹوٗرِسٹ پٕلیسَس پٮ۪ٹھ

ٹھیٖک حظ چھُ اۭں اۭں کیٚنٛہہ نہٕ حظ چھُ پرواے